پانٛژَن ہمسایَن ہُنٛد ناو وَنو بہٕ تۄہہِ اَکہِ سایڈٕ گوٚو شَمہٕ کھار بیٚکہِ سایڈٕ اَمی سایڈٕ گوٚو بیٚیہِ نذیٖر کھار بیٚیہِ ہسا گوٚو رَزاق پیٖر بیٚیہِ ہسا گوٚو کٔرم المبہٕ بیٚیہِ ہسا گوٚو مٲحِد بَٹُن جانہٕ بیٚیہِ ہسا گوٚو ہُمِس کیٛاہ گَنٲیی چھِ ناو محمد گنایی محمد گنایی ہسا چھِ بیٚیہِ بیٚکہِ سایڈٕ ہسا چھِ بٔشیٖر بٹ یِم ہسا گٔے اَسہِ ہمساے